وعلیکُم اسَلام اہَن حظ اہَن حظ اہَن حظ خانٛدرٕ خٲطرٕ اوسوٕ تۄہہِ ماز ضروٗرت تۄہہِ کوتاہ چھُ ماز ضروٗرت خانٛدرٕ خٲطرٕ

اَدٕ ٹھیٖک ایویلیبٕل چھُنہٕ وُنکیٚس کیٚنٛہہ تہٕ تۄہہِ کَر چھُو آ یہِ ضروٗرت اَکھ جُلایی تہٕ زٕ جُلایی اَوا توٚتام یِیہِ توٚتام یِیہِ مال اَسہِ

ریٹ چھِ اَز چھِ ترٛےٚ ہَتھ رۄپیہِ یہِ بَڈٕ ماز کِلوٗ کَٹہٕ ماز چھِ ساڑ شےٚ ہَتھ

کۄکَر ماز گژھِوٕ تۄہہِ تقریٖباً اَکھ ہَتھ وُہ اَکھ ہَتھ وُہ رۄپیہِ گژھِ سُہ کِلوٗ کیٚنٛہہ چھُنہٕ پَرواے نَرمی کَرو اِنشاءاللہ کیٚنٛہہ چھُنہٕ سُہ مارو أسۍ أتی ییٚتہِ ییٚتہِ پیٚٹھ گژھِوٕ تۄہہِ مُشکِل پَتہٕ نَتہٕ اگر ؤنِو تہٕ ییٚتی دُکانَس پیٚٹھٕے مارو أسۍ تِکیٛازِ یِتھٕ کٔنۍ یِتھٕ کٔنۍ تہِ چھُ تۄہہِ نیُن گاڑِ منٛزٕے یِتھٕ کٔنۍ نِیِو پَتہٕ گژھِوٕ ییٚتہِ پیٚٹھ سَہَل ییٚتہِ پیٚٹھ چھُ مٲرۍتھٕے تہٕ ییٚتہِ پیٚٹھ گژھِوٕ پَتہٕ سَہَل آ ہوٗم ڈِلؤری کَرو أسۍ پانَے بیٚیہِ دیٖزیٚو تُہۍ پانہٕ تہِ نظر یِم چاروٲے اَنو نا أسۍ پَتہٕ نا حظ نا حظ أسۍ چھِ اَنان ییٚتی گا گامٕکی گامٕکی اَنان نا نا نا نا اَسہِ اَنو ییٚتی گامکی چھِ أسۍ اَنان أسۍ کَتہِ چھِ پہٲڑی کار کَران اَدٕ ٹھیٖک چھُ ٹھیٖک چھُ سُہ چھِ دوٚر تہِ گژھان زیادٕ بیٚیہِ چھُنہٕ سُہ ژیٹنہٕ تہِ یِوان اَصٕل پٲٹھۍ کیٚنٛہہ لۄکُٹ ماز چھِ یِوان اَصٕل پٲٹھۍ ژیٹنہٕ گاڈٕ ماز تہِ ٲس أسۍ تھاوان اَلبتہٕ اَز وٲتۍ زٕ ژور دۄہ سُہ چھُنہٕ ایویلیبٕل کیٚنٛہہ تۄہہِ چھَوا گاڈٕ تہِ ضروٗرت ٹھیٖک ٹھیٖک گاڈٕ کَر چھَو تۄہہِ تۄہہِ ضروٗرت ٹھیٖک ٹھیٖک اَدٕ تِم تہِ اَنناوَو أسۍ تِم تہِ اَنناوَو أسۍ کیٚنٛہہ چھُنہٕ پَرواے آ ریٹ ریٹ وُچھوٕ تۄہہِ ریٹ ووٚنوٕ تۄہہِ مےٚ کیٛاہ چھُ نا ؤلِو سُہ وُچھو پَتہٕ ییٚتی تہٕ تُہۍ یِیِو نا یور تہِ کالٹی دار تُہۍ وُچھُو پَتہٕ تَمہِ ساتہٕ پانَے کالٹی دار چھَ کِنہٕ خراب چھُ أسۍ چھِنہٕ کٲنٛسہِ سۭتۍ کَران یہِ کیٚنٛہہ تِکیٛازِ أسۍ چھِ دِوان صاف چیٖز صاف چیٖز تِکیٛازِ اورِ تہِ گژھِ روزُن عزت تہٕ اَسہِ تہِ گژھِ روزُن عزت

چلو اَسَلامُ علیکُم چلو